آ میانہِ مےٚ تہِ چھُ زندگی مَنٛز پَنُن اَکھ پٔرسٕنَل گول یُس بہٕ ایٚچیٖو چھس یژھان کَرٕنۍ تَتھ خٲطرٕ یُس ایٚسپیریشَن چھُ سُہ چھُ مےٚ برونٹھ کَنٮ۪تھ مینۍ بینہِ تَمہِ سۭتۍ چھس بہٕ مو تٔمہِ سٕندۍ سۭتۍ چھس بہٕ ماٹِویٹ گَژھان زِ بہٕ تہِ گٔژھس لایفہِ مَنٛز اَکھ سَکسیٚسفُل نَفَر بَنٕنۍ تٔمۍ سٕنٛز کامہِ سۭتۍ مُتٲثر گٔژِتھ چھُ میانہٕ خٲطرٕ سُہ ایٚسپیریشَن بنیامٕژ بہٕ چھُس تٔمِس دِلہٕ سان ایڑمایَر کَران تٔمِس کُن وٕچھتھ چھُس بہٕ ماٹِویٹ گَژھان زِ بہٕ تہِ کَرٕ دِلچَسپی سان کٲم تہٕ پَنُن گول کَرٕ ایٚچیٖو